اَلسَلامُ علیکُم مےٚ چھُ ناو شاہ نِسا بہٕ چھَس بَنڈپورِ روزان تُہۍ چھُو مےٚ وَنان مین ٹرٛانسپوٹیشَن آپشَن ؤنِو سا تُہۍ بانڈی پورَس مَنٛز کیٛاہ کیاہ چھُ بَسٕز چھِ کیبٕز چھِ آٹوٗ چھِ رِکشاز چھِ مگر ییٚتہِ چھِ بَسٕز اٮ۪ویلیبٕل چھِ ییٚتہِ آٹوٗ چھِ سوموٗ چھِ تہٕ آٹوٗ چھِ سومو چھِ میٹَڈار چھِ بَسٕز چھِ مگر أسۍ چھِ زیادٕ زیادٕ تور چھِ أسۍ پنٛنہِ گاڑِ منٛزٕے کھَسان اَسہِ چھِ پنٛنہِ پٔرسٕنَل گٲڑۍ أسۍ چھِ أتھی منٛز نیران تِکیٛازِ أسۍ ٲسۍ آٹُوَس منٛز ٲسۍ أسۍ نیران آٹوٗ اوس نہٕ تیوٗتاہ اور سفر اوس نہٕ اَسہِ کیٚنٛہہ مگر گۄڈٕ ٲس پیوان اَسہِ پانٛژھ رۄپیہِ کِراے تمہِ پَتہٕ پیٚیہِ دَہ رۄپیہِ آز چھِ أسۍ وُہ رۄپیہِ دِوان اَگر وۄنۍ بَسی کھَسو أسۍ ییٚتہِ پٮ۪ٹھ سرینگر کھَسو أسۍ بَسہِ منٛز بَس چھِ اَسہِ کَمَس کَم دِوان زٕ ترٛےٚ گٲنٹہٕ چھِ اَسہِ ییٚتہِ پٮ۪ٹھ بانٛڈی پورہ ٹُہ سریٖنَگر چھِ دِوان بَس اَسہِ ترٛےٚ گَنٹہٕ تِکیٛازِ اگر بٮ۪مار آسہِ سُہ ما ہیٚکہِ سُہ آسہِ تیٖتِس کالَس گُزریومُت اگر زیادٕ سیٖریَس پیشنٛٛٹ آسہِ سُہ واتہِ نہٕ بَرابر سرینگر کِہیٖنۍ بَسہِ منٛز تٔمِس چھِ أسۍ زیادٕ کران زیادٕ پنٛنی پٔرسٕنَل گاڑِ منٛزٕے کھسان وۄنۍ اگر نہٕ پٔرس تیٖلَس یوت تہِ آسہِ نہٕ کِہیٖنۍ زیادٕ چھِ غُربَتٕے بہٕ وَنہٕ پنٛنُے مےٚ بہٕ آسہٕ نہٕ زیادٕ اِفٲٹ کَران رۄپیہِ دَہ آسَن نہٕ بہٕ کھَسہٕ بَسہِ منٛزٕے مگر سفر چھِ واریاہ دوٗر تِکیٛازِ وۄنۍ اگر نزدیٖک سفرَس منٛز چھِ أسۍ آٹوَسٕے کھَسان اگر وۄنۍ کانٛہہ أمیٖر آسہِ رۄپیہِ دَہ آسَن تیٚلہِ کھسو أسۍ سوموَس منٛز تہِ مگر سوموٗ چھِ کمی ٹایِم دِوان مگر سوموٗ چھِ آز ڈۄڈ ہَتھ رۄپیہِ ہٮ۪وان بانڈی پورہ ٹُہ سریٖنگر چھِ کِراے ڈۄڈ ہَتھ رۄپیہِ مَگر یۄس وۄنۍ آسان یۄس اٮ۪ویلیبٕل آسَن رۄپیہِ دَہ سُے ہٮ۪کہٕ کھٔسِتھ یُس غریٖب غُربَت آسہِ سُہ کیٛاہ کَرِ مےٚ چھِ پٮ۪وان پانہٕ أکیٛاہ مٔزوٗرۍ دۄہ کَرُن کینٛہہ کَرُن بَچہِ چھِ أکیٛاہ بٮ۪مار مےٚ أمِس چھِ سِکِن پرٛابلِم أمِس گٔے آز ٲٹھ ؤری مےٚ بٮ۪مار بہٕ چھُس زیادٕ کھَسَن کَتھ منٛز بسہِ منٛزٕے تِکیازِ وۄنۍ چھُس بہٕ کالَے کھَسان مےٚ چھِ تَتہِ سِسٹر چھِ مےٚ سورِس منٛز چھِ مےٚ سِسٹَر مےٚ چھِ پٮ۪وان کالَے پَگاہ چھِ مےٚ ییٚکیٛاہ ڈاکٹرس کھسُن کٲلۍکٮ۪تھ چھُ مےٚ ڈاکٹرٛس کھسُن تہٕ کالَے چھُ ژوٚوُہمہِ نیرٕ بہٕ بیٚہمہٕ سِسٹرس نِش سورِ اَدٕ کھسہٕ بہٕ ایس ایم ایچ ایس تِکیٛازِ اگر مےٚ تہِ آسہِ ہَن رۄپیہِ دَہ بہٕ تہِ کھسہٕ ہا سومَس پَگاہ ٹایمَس پٮ۪ٹھ واتہٕ ہا بہٕ ڈاکٹرس بہٕ چھس نہٕ ہٮ۪کان وٲتِتھ کِہیٖنۍ اگر اَسہِ تہِ آسہِ ہا یور اِیرپوٹُک آسہِ ہے کیٚنٛہہ آسہِ ہے اَسہِ چھنہٕ مگر کِہیٖنۍ تِکیٛازِ اَسہِ چھِ یور زیادٕ یہِ ہا یہِ بہٕ تہِ ٲسٕس چا اگر کیبٕس آسہِ ہا یورٕ مگر کیبٕس چھنہٕ اَسہِ ییٚتہِ کِہیٖنۍ بہٕ چھس کیبٕس چھِنہٕ اَسہِ ییٚتہِ کِہیٖنۍ پرٛایویٹ گٲڑی آسہِ ہے تِکیٛازِ مےٚ چھَنہٕ پانَس پرٛایویٹ گٲڑۍ تہِ گَرِ کِہیٖنۍ بہٕ چھَس وۄنۍ بَسہِ منٛزٕے کھَسان تِکیٛاز کالہٕ نیرٕ اَکہِ دۄہ نیرٕ کھسان راتَس پٮ۪ٹھ بیٚکہِ دۄہ گژھٕ پَتہٕ ڈاکٹرٛس نِش پھٕٹان چھَم زٕ ترٛےٚ دۄہ گٔے بَچَس تہِ یِم زٕ ترٛےٚ دۄہ اور یورٕ چھُو تۄہہِ پَیی پرٛایویٹ سکوٗلَن مَنٛز بَچہِ چھِ پَران پرٛایویٹ سکوٗلَس پَرناوہنہٕ بَچہِ گورمٮ۪نٛٹ سکوٗلَس مَنٛز چھِ تیُتھ پانہٕ یہِ چھُ بِزنِس یِمَن یہِ پرٛایویٹ سکوٗل اَسہِ مٔزوٗرۍ دۄہ چھُم پٮ۪وان کَرُن توٚمُل ژھَٹنہِ گژھان أکِس بیٚکِس گژھان کامہِ دۄہَس دانہِ لوننہِ وان لوننہِ اَدٕ چھِم رۄپیہِ دَہ بَنان کِراے اَدٕ چھِس نیران اگر مےٚ تہِ رۄپیہِ دَہ آسَن بہٕ تہِ آسا سومَس کھَسان مےٚ کیٛاہ مجبوٗری اوس بَسہِ کھَسُن مےٚ تہِ گرِ ہے آسہِ ہا گٲڑۍ آسہِ ایولیبٕل مےٚ چھِنہٕ گٲڑۍ تہِ چھِنہٕ تَہ اگر اَسہِ تہِ آسہِ ہے ییٚتہِ فیسَلٹی کیبٕچ اَسہِ چھَنہٕ کیبٕچ فیسَلٹی چھنہٕ ییٚتہِ کِہیٖنۍ تِکیازِ ییٚتہِ چھِ بَسہٕ چھِ آٹوٗ چھِ بَسہٕ چھِ سوموٗ چھِ میٹَڈار چھِ تَویرا چھِ یِمَے گاڑِ تِکیٛازِ یِمَن پٔرسٕنَل گٲڑۍ آسہِ گَرِ تِم گٔے بٔڑۍ أسۍ چھِ غریٖب بہٕ ہیٚچہِ اَسہِ چھَنہٕ پٔرسٕنَل گٲڑۍ چھَنہٕ اَسہِ گَرِ کِہیٖنۍ میٛانہِ خٲطرٕ چھِ بَسٕے تِکیٛازِ توٚتام چھُم ترٛےٚ دۄہ چھُم پھٕٹان ژور دۄہ چھُم پھٹان گٔے بَچَس برابر ترٛےٚ دۄہ سکوٗل دۄہ بَسہِ بَسہِ کھَسنَس تِکیٛازِ گٔژھ گژھو بازَر بانٛڈی پورہ گژھو ڈاکٹرس تِکیٛازِ بہٕ چھس نادِحال بَسان بہٕ گژھٕ ہا بانڈی پورہ وُہ رۄپیہِ چھِ کِراے ترٛٮ۪ن کِلوٗ میٖٹرَن ییٚتہِ پٮ۪ٹھ اوتام گٔے وُہ اورٕ گٔے بیٚیہِ وُہ رۄپیہِ تِکیٛازِ تیوٗتاہ چھَنہٕ مےٚ کِہیٖنۍ تِکیٛازِ یِتھ کٔنۍ چھِ پریشٲنی چھِ واریاہ یِمَن بَسَن کھَسنٕچ تِکیازِ زیادٕ بٮ۪مار آسہِ کوتاہ دوٗر سَفر چھِ یہِ سریٖنگر بانڈی پورہ ٹُہ سرینگر اوس نہٕ اَتھ بَسہِ تہِ ڈۄڈ ہَتھ رۄپیہِ اَنہِ کَتہِ اِنسان توٚتانے مُمُت آسہِ اِنسان یِتھ پٲٹھۍ یوٚتام واتہِ تور ییٚکیٛاہ سومو چھِ تہٕ سومو چھِ ڈۄڈ ہَتھ رۄپیہِ ہٮ۪وان بَس اگر کمی چھِ ہٮ۪وان تہٕ مگر ٹایم چھُ لَگان توٚتام واتنَس وۄنۍ چھِ أسۍ شیٹھ کِلوٗ میٖٹر چھِ بانڈی پورہ ٹُہ سرینگر چھِ شیٹھ کِلوٗ میٖٹر کینٛہہ سَفر چھِ واریاہ دوٗر وۄنۍ چھِ پریشان گژھان وۄنۍ چھِ أسۍ گورمٮ۪نٛٹَس اپیٖل کَران اگر وۄنۍ گورمٮ۪نٛٹ دی ہے بانڈی پورَس بَنٛڈپورِس کُن تَوَجہ أتی دی ہے کیب ییٚتہِ اَسہِ تہِ گژھِ ہے مسلہٕ پہم دوٗر ہر کانٛہہ فیسَلٹی دی ہے کیب فیسلٹی دی ہے مگر ییٚتہِ چھَنہٕ کیبٕچ فیسَلٹی چھَنہٕ ییٚتہِ کِہیٖنۍ ریلوے تہِ چھَنہٕ ییٚتہِ کِہیٖنۍ اگر ریلوے یی آسہِ ہے کیب آسہِ ہے ییٚتہِ چھَنہٕ سۄ کِہیٖنۍ بہٕ چھَس وۄنۍ اَکھ گُزٲرِش کَران گورمٮ۪نٛٹَس یَتھ کُن دِیِو سا تَوَجہ اَسہِ دِیِو سا تُہۍ وٕچھو سرینَگرَس منٛز چھِ ہرکانٛہہ فیسَلٹی یا گاندَربَلٕے نِمون أسۍ کۭژاہ فیسَلٹی چھِ تَتہِ اِنڈَسٹِرٛی چھِ فیکٹرٛی چھِ شَمع فیکٹرٛی چھِ پالتھیٖن فیکٹرٛی چھِ ہر کانٛہہ فیکٹرٛی چھِ مگر یورٕ چھِنہٕ یورٕ چھِنہٕ کانٛہہ بانڈی پورہ چھِ کانٛہہ فیسَلٹی بَسو وَرٲے کیٛاہ چھِ ییٚتہِ سرینَگرَس منٛز چھنہٕ بَسَے کُنہِ بَنٛڈٕپوٗرِس منٛز چھِ یِمَے بَسہٕ آٹوٗ چھِ میٹَڈار چھِ کَر چھِ واتان یہِ بَس بانڈی پورہ ٹُہ سرینگر کَر واتہِ یہِ بَس مگر أسۍ چھِ گورمٮ۪نٛٹَس اپیٖل کَران بَنٛڈٕپوٗرِس کُن دِیِو سا زیادٕ تَوَجہ تِکیٛازِ اَسہِ تہِ آسَن اگر کیبہٕ آسَن اَسہِ تہِ ییٚتۍ اَسہِ گژھِ ہے دوٗر اَسہِ چھِ سَخ پریشٲنی اگر کیب دیٖہِو ییٚتہِ مگر ییٚتہِ چھِنہٕ کیبُک حِسابٕے چھَنہٕ ییٚتہِ کینٛہہ تِکیٛازِ أسۍ تہِ مہ کھسہو بَسَن تہِ مہ کھَسہا اگر اَسہِ تہِ آسہِ ہے سومٕچ کِرایہِ گۄڈٕ چھِ پٮ۪وان مٔزوٗرۍ دۄہ دۄہ گُزار مٔزوٗرۍ دۄہ رۄپیہِ دَہ زینن پَتہٕ چھِ پٮ۪وان بَچَس لاگہِ تِم رۄپیہِ دَہ بَروا مٔزوٗرۍ ہُنٛد بَچَس فی کِنہٕ أسۍ کیٛاہ کَرو باقی وَسلام شُکریہ